سٲنِس کَلچَرَس مَنٛز چھُ پنٛجابی ڈانٕس واریاہ زیادٕ خۄش لگَان لوٗکَن تہٕ بیٚیہِ چھُ اسہِ تہِ لَگَان أسۍ چھِ کران واریاہ زیادٕ ایٚنجواے تَمہِ سۭتۍ اسہِ چھُ واریاہ زیادٕ مَزٕ لگَان أسۍ چھِ پارکَن مَنٛز گَژھان أسۍ چھِ ہالن مَنٛز گَژھان أسۍ چھِ میریج ہالَن منٛز گَژھان تتہِ پٮ۪ٹھ تہِ چھِ اسہِ میریج میریجَن مَنٛز تہِ چھِ أسۍ پنٛجابی ڈانٕس لاگان تہٕ اسہِ چھُ واریاہ زیادٕ مَزٕ لگان